وٕنکیٚنَس چھِ سٲنِس گَرَس منٛز حظ مختلف مختلف أسۍ کران یوٗز یِم ایٚلیٚکٹِرٛک یِم پاورَس پٮ۪ٹھ چَلَن وٲلۍ یِم چیٖز چھِ یِم چھِ مختلف وٕنکیٚن أسۍ کَران یوٗز یِم سٲنِس کِچنَس منٛز آسان چھِ یِم چھِ پرٛٮ۪تھ گَرَس وٕنکیٚس آسان یِم موٗجوٗد اگر أسۍ گۄڈٕنیُک نِمو یُس زَن پرٛٮ۪تھ گَرَس کِچنَس منٛز موٗجوٗد چھُ آسان تَتھ حظ چھِ وَنان یہِ حظ یہِ ریِس کُکَر یَتھ منٛز زَن اَسہِ رَننہٕ خٲطرٕ بَتہٕ چھِ تیار کَران یہِ چھِ وٕنکیٚن پرٛٮ۪تھ کُنہِ گَرَس منٛز موٗجوٗد چاہے سُہ گَرٕ غریٖب سُنٛد ٲسۍ تَن یا چاہے سُہ گَرٕ أمیٖر سُنٛد ٲسۍ تَن یہِ چھِ پرٛٮ۪تھ گَرَس منٛز موٗجوٗد آسان یہِ چھُ پرٛٮ۪تھ کِچنَس منٛز موٗجوٗد آسان اور وٕنکیٚن چھُ یہِ یکٔے آسان أکِس گَرَس کینٛہہ بلکہِ چھِ أکِس گَرَس یِم زٕ زٕ ترٛےٚ ترٛےٚ آسان موٗجوٗد کِچنَس منٛز یِتھَے پٲٹھۍ ہَسا چھِ آسان اَسہِ أتھۍ کِچنَس منٛز بیٛاکھ چیٖز یتھ زن أسۍ فِرٛج چھِ وَنان یا فِرٛیٖزَر چھِ وَنان یِم فِرٛج یِم چھِ یِم تہِ ہَسا چھِ آسان پرٛٮ۪تھ کُنہِ گَرَس موٗجوٗد یِم زَن اَسہِ یِمَن أزۍ کٮ۪ن یِمَن گرمی ہِنٛدٮ۪ن دۄہَن منٛز استعمال چھِ کَران یِم نہٕ پوٚتھ کالہِ ٲسۍ آسان کُنے نہ اوس تَمہِ دۄہ آسان ریِس کُکَر کُنہِ نہ اوس تَمہِ دۄہ آسان فِرٛج کُنہِ نہ اوس تَمہِ دۄہ باقٕے باقٕے چیٖز آسان کُنہِ مگر وٕنکیٚن چھِ سٲرٕے زندگٲنی یِمنٕے سۭتۍ وابَسطہٕ بیٚیہِ حظ وٲتۍ وۄنۍ کینٛہہ ؤری اَسہِ کَران استعمال اِنڈَکشن کُکَر برونٛٹھ ٲسۍ کَران استعمال أسۍ تِم ہیٖٹَر تِمَن ٲسِکھ کَران کٲم تِم ہیٖٹَر ٲسۍ بَناوان تَتھ ٲسۍ اَنان پَلیٹ دُکانہٕ پٮ۪ٹھ مٔلۍ تہٕ ٲسۍ بَناوان مگر وٕنکیٚن ہَسا چھِ یِوان پَتہٕ ٲسۍ تِم بَناوان رَبہِ ہِنٛدۍ تَتھ ٲسۍ رَب لاگان أنٛدۍ أنٛدۍ ٲسۍ پَتہٕ سُے استعمال کَران مگر وٕنکیٚن چھُنہٕ تہِ کینٛہہ وٕنکیٚن حظ چھِ آسان پرٛٮ۪تھ گَرَس منٛز اِنڈَکشَن کُکَر یُس زَن بالکل پاورَس پٮ۪ٹھ چھُ چَلان سُہ چھُنہٕ کٲنٛسہِ گرٛین دِوان سُہ چھُنہٕ رَٹان وَٹان کِہیٖنۍ تہِ ییٚتہِ تہِ ہَسا چھُ وٕنکیٚن لَگ بگ پرٛٮ۪تھ أمیٖر گَرٕ یا غریٖب گَرٕ پرٛٮ۪تھ گَرَس منٛز آسان موجوٗد تَمہِ پَتہٕ چھِ بیٛاکھ آسان مِثال کے طور پَر گیس سِلینڈَر گیس سِلینڈَر یُس چھُ یہِ تہِ چھُ پرٛٮ۪تھ گَرَس منٛز موٗجوٗد آسان یُس زَن اَز برونٛٹھ دہ پنٛداہ ؤری کٲنٛسہِ کٲنٛسہِ گَرَس منٛز آسان وٕنکیٚس چھُ یہِ سُہ پرٛٮ۪تھ کُنہِ گَرَس منٛز موٗجوٗد اَکھ گیس سِلینڈَر نہٕ کینٛہہ ژور ژور پانٛژھ پانٛژھ گیس سِلینڈَر چھِ وٕنکیٚنَس اَکھ گَرٕ وول تھوان اورٕ یور ہیُںٛد استعمال چھُ سُہ کَران یِتھَے پٲٹھۍ حظ چھِ آسان وٕںکیٚنَس بیٛاکھ اَکھ چیٖز حظ یُس زَن اَسہِ اوٚوُن چھِ وَنان اوٚوُن چھُ اَسہِ لَگان حظ کُنہِ چیٖزَس وُشنیر پُشنیر دِنَس اَتھ منٛز چھِ اگر کانٛہہ چیٖز اِنسان اَنہِ سیُن آسہِ کینٛہہ آسہِ پَتہٕ چھُ اَتھ منٛز تھَوان تہٕ اَتھ چھِ وُشنیر پُشنیر دِوان اَتھ منٛز سیُٚن آسہِ بیٚیہِ کینٛہہ آسہِ تِمَن چیٖزَن چھِ وٕشنیر دِوان یِم چیٖز یِم چھِ یِم حظ گٔے نٔیِی نٔیِی یِم ٲسۍ نہٕ برونٛٹھ آسان کینٛہہ برونٛٹھ ٲسۍ خلق کَران بَدَل بَدَل چیٖز استعمال یا وٕنکیٚن چھُ آسان ہُہ آب خٲطرٕ حظ سُہ کوٗلَر چھُ آسان یُس زَن آبَس صاف تہِ چھُ کَران تہٕ بیٚیہِ چھُ کَران کٲم بیٚیہِ چھُ تتھ ٹھَنٛڈٕ تہِ تھَوان برونٛٹھ کالہِ ٲسۍ نہٕ یِم چیٖز تہِ آسان کینٛہہ یا گَرَم آب خٲطرٕ چھُ کِچنَس منٛز أتنَسٕے آسان حظ پَلو بانہٕ چھَلنہٕ خٲطرٕ گَرٕم آب برونٛٹھ اوس نہٕ آسان نہ کُنہِ کِچنَس منٛز گیٖزَر نہ کانٛہہ چیٖز بروںٛٹھ ٲسۍ نہٕ تِم شیٚلَف تہِ آسان کینٛہہ برونٛٹھ ٲسۍ گَڑٕ واجہِ آسان تٔتھۍ پٮ۪ٹھ ٲسۍ آب تھَوان اور یہِ آب ٲسۍ تھَوان نٔٹھِس منٛز کَتریٚو نٔٹھِس منٛز ٲسۍ یہِ آب تھَوان پَتہٕ ٲسۍ یۄہَے آب استعمال کَران اَز چھِ یِوان گۄڈٕ ٲس یِوان شِشتٕر نٔٹۍ وۄنۍ مَکلے شِشتٕر وۄنۍ چھِ کوٗلَر آسان کِچنَن منٛز لٲگِتھ یا برونٛٹھ ٲسۍ وٕشنیر دِوان پَتہٕ ٲسۍ دانَس پٮ۪ٹھ پیٚوان اور تٔتھۍ دانَس ٲسۍ پیٚوان مطلب ہُتھ ٲسۍ نار دِوان تہٕ دانَس تَلہٕ ٲسۍ تَتھ پٮ۪ٹھ تھَوان لٲگِتھ کینٛہہ سیُٚن یا باقٕے چیٖز ٲس تَتھ وُشنیر دِوان وٕنکیٚن چھُنہٕ سُہ چیٖز کینٛہہ وٕنکیٚٮ۪ن چھُ اوٚوُن آسان اوٚوُن چھِ کھولان تَتھ چھِ پیٚوان دَرواز کھولُن تھوٚو تَتھ منٛز چیٖز بَس بَٹُن دیُٚتُس یہِ ہَسا چھِ دۄن مِنٹَن گرَم کَرُن ترٛٮ۪ن مِنٹَن گَرَم کَرُن سُہ چھِ تیٖتِس کالَس گَرَم پَتہٕ گژھان یا سوٚت ٲسۍ پِشان مَرژٕوانٛگَن ٲسۍ پِشان ٲلہٕ دالچیٖن ٲسۍ پِشان یا باقٕے چیٖز ٲسۍ یِم پَتہٕ ٲسۍ گرٛٮ۪ٹَس پٮ۪ٹھ گَژھان تَتہِ ٲسۍ اَنان کٔڑِتھ تہٕ أسۍ ٲسۍ استعمال کَران وٕنکیٚن چھِ گَرَس منٛز آسان مِکسَر چھُ آسان سُہ چھِ کَران کٲم یا گرٛایِنڈَر چھُ آسان تَمِچ کٲم چھِ یہٕے سُہ چھِ ژھٕنان یِم پِشِتھ یِم چیٖز نِوان پِشِتھ تِمَن چھُنہٕ تَمہِ وِزِ موٗجوٗب اَسہِ پیٚوان بازرَن یا باقٕے جایَن گژھُن تہِ کِہیٖنۍ تہٕ دۄہ کھۄتہٕ دۄہ چھِ یِوان تبدیٖلی دُنیاہَس منٛز وٕنکیٚنَس چھِ سورُے کِچَن آسان یِموُے چیٖزو سۭتۍ بٔرِتھ ییٚمہِ سۭتۍ گٔے زِندگٲنی آسان تہِ مگر صحت تہِ روٗد نہٕ خلقَن کِہیٖنۍ وۄنۍ گوٚو اَز چھِ یِم چیٖز پرٛٮ۪تھ گَرَس منٛز دٔستیاب باقٕے تِم دان ٲسۍ گَڑٕوٲنجہِ ٲسۍ کَتریٚو بانہٕ ٲسۍ تِم گٔے سٲری غٲب حظ یی چھُ اَز آسان پرٛٮ۪تھ کُنہِ گَرٛیُک حال